اگر مےٚ آسہِ رایٹ کَرُن کیٚنٛہہ بہٕ لٚکھہٕ لیپٹاپس یا لیٚکھ یا کرٕ ٹایپ موبایل فونس پٮ۪ٹھ تہِ کیازِ پنہٕ سۭتۍ پیپرس پٮ۪ٹھ لیٚکھنہٕ سۭتۍ چھُ واریاہ ٹایم لگان پَنُن ٹایم بچاونہٕ خٲطرٕ چھِ أسۍ لیپٹاپس پٮ۪ٹھ ٹایپ کران یا چھ کران موبایل فونس پٮ۪ٹھ ٹایپ رایٹنگ گٔے واریاہ زیادٕ چینج واریاہو ؤرۍ یو پٮ۪ٹھہٕ تہِ کیاز گۄڈٕ ٲسۍ أسۍ پیپرس پٮ۪ٹھ لیٚکھان یا گۄڈٕ اوس کانٛہہ رایٹر یا شٲعر سُہ اوس پینہٕ سۭتۍ لیٚکھان پتہِ آیہِ ٹایپ رایٹر پتہِ آیہِ لیپٹاپ یہِ گٔے وَ ریٹنگ گٔے واریاہ زیادٕ چینج یا گۄڈٕ ٲسۍ أسۍ خط سوزان ام یہِ أکس جایہِ پٮ۪ٹھ بیٚکس جایہِ تام از چھ اس ہیٚکان میٚسیجس سوزتھ اتھے کٔنۍ تہِ کیاز أسۍ ٲسۍ رایٹنگ منٛز پنٕنۍ تھاٹٕس کران بیٚکس سۭتۍ شیر وُنکیٚن بنیو یہِ واریاہ زیادٕ آسان ونکیٚن ژٕ ونکیٚن چھ أسۍ ہیٚکان میٚسیجو سۭتۍ پنٕنۍ تھاٹٕس بیٚکس سۭتۍ شیر کٔرتھ یا ونکیٚن چھِ ہیٚکان رایٹر چھ ہیٚکان ٹایپنگ کٔرتھ تِم چھ ہیٚکان تِمن تہِ چھ واریاہ زیادٕ ٹایم بچان امہِ سۭتۍ رایٹنگ گٔے واریاہ زیادٕ چینج کینٛژو ؤرۍ یو پٮ۪ٹھ گٔے رایٹنگ واریاہ زیادٕ چینج